وعلیکُم سلام اَہَن حظ ٹھیٖک ہیٚلو اَہَن حظ اَہَن حظ بہٕ حظ چھَس روزی بَنٛڈٕپور پٮ۪ٹھ بازر حظ نہَ حظ بہٕ حظ وٲژٕس گرٕ آ مگر بہٕ مےٚ حظ مےٚ واتَن کِنۍ بہٕ وٲژٕھس حظ گرٕ وُنکٮ۪س نہَ حظ چھِنہٕ مگر تور کھسو أسۍ صبُحس اِنشااللہ آ ؤنکٮ۪س کَتہِ حظ گژھ کم وُنک۪س گوٚو نا حظ ژیر بیٚیہِ چھُ گِراوُن ؤلۍ اوٗرۍ تِم حظ یِنۍ ژیٖرۍ دِگر پٔرِتھ کیٛاہ حظ یہِ اَتہِ بَنان نا حظ وُنکٮ۪نَس بازرٕ بَنان نا حظ تۄہہِ گاڈٕ اَتہِ

اگر حظ پرٛٲرِو راتَس تیٚلہِ ترٛاوٕ بہٕ صبُحس صُبحٲے گاڈٕ زٕ کِلوٗ مان ژٕ ٲٹھِ بَجہِ بَٲگٮ۪ن تیٚلہِ کیٛاہ حظ کَرٕ وُنکٮ۪س حظ بنہٕ نٕے نہٕ وُنہِ حظ چھِ سارن دٔریا وٲلۍ اوٗرۍ ہتے دیٖرا اگر یی ہان نہَ حظ تِم تیٚلہِ سوزٕناو بہٕ کٲنٛسہِ اتھِ مگر تُم چھِنا وُنہِ اوٗرۍ تِم حظ چھِ وُنہِ اوٗرۍ دٔریاو صُبحس صُبحس سوزہو بہٕ تیٚلہِ آ ٲٹھِ بَجہِ بٲگۍ یِمہٕ بہٕ بہٕ یِمہٕ حظ اَپٲری پَتہٕ ترٛاوٕ بہٕ اَپٲری آ بیٚیہِ ٲسَے بہٕ پانہٕ ساڑ پانٛژھ ہَتھ کٕنان کِلوٗ نۅم چھِ نہٕ حظ مگر صاف گاڈٕ ییٚتہِ چے صُبحس حظ یِمَے بہٕ اَپٲری کٔژ حظ ترٛاوو بہٕ اَدٕ حظ اَدٕ حظ تیٚلہِ حظ ییٖزیٚو تورۍ تُہۍ اَہَن حظ